اَسَلامُ علیکُم مےٚ چھُے اَمان ناو مےٚ اوس لۄکچار پٮ۪ٹھَے ساینس خۄش کَران یہِ اوس مےٚ اَمی مۄکھ خۄش کَران کیٛاہ زِ کہِ اَتھ منٛز چھِ واریاہ چیٖز یِم مطلب اَتھ منٛز چھِ اتھ سبجکٹس منٛز چھِ واریاہ چیٖز ہیٚچھان تۄہہِ چھِو وٕچھان یُس مطلب ساینس چھِ یِم کٔر واریاہ ترقی أسۍ چھِ اَتھ منٛز وٕچھان مطلب ڈِسکوری چھِ اَتھ منٛز آسان باقٕے چیٖز چھِ آسان مطلب ساینس ووت واریاہ ترقی مطلب یِم کٔر واریاہ ترقی تُہۍ چھِو وٕچھان مطلب مطلب مطلب زوٗنیٛا چھےٚ مطلب اَتھ کیٛاہ مطلب یہِ کِتھ پٲٹھۍ چھےٚ پَکان یِتھ پٲٹھۍ چھِ نَژان یا اتھ منٛز کِمۍ کِمۍ چیٖز چھِ اَمہِ دٔیِم طریٖقہٕ یُس چھُ مطلب اَتھ منٛز چھِ واریاہ برٛانٛچ آسان ساینس تُہۍ چھِو وٕچھان اَتھ منٛز چھِ آسان واریاہ مزٕ بیالجی چھُ آسان فِزیٖک چھُ آسان کیمسٹری چھُ آسان البتہ چھِ مطلب وارِیاہ مطلب وٕچھِ أسۍ چھِ واریاہ أسۍ چھِ واریاہ اَمِچ مطلب اَمِچ کوسومِل چھِ أسۍ وارِیاہ دوٗر تہٕ أسۍ چھِ وٕچھان مطلب منٛز چھِ کٮ۪مسٹری مطلب کٮ۪مسٹرٛیٖیس چھِ یِوان مطلب کانٛہہ چیٖز چھُ یِوان بناونہٕ مطلب أسۍ چھِ بناوان ژوٚٹ چھِ بناوان دۄد چھِ بناوان کیٚنٛہہ چھِ بناوان باقی چی اَتھ منٛز چھِ وارِیاہ وٮ۪راٹیٖز آسان تہٕ تتھ چھِ أسۍ وَنان أسۍ کٮ۪مسٹری مطلب أسۍ چھِ دوا بناوان تتھ خٲطر چھِ یِوان الگ چیٖز مطلب رٹنہٕ پتہٕ چھِ تِم پانؤنۍ مطلب نوٗن تہٕ کھنٛد چھِ سُہ چھِ أسۍ بناوان سُہ چھِ ترٛاوان مطلب آبس منٛز تتھ چھِ وَنان سِس مطلب شُگر سلیوشن باقی تہِ چھِ آسان مطلب ہورٕ چھِ وٕچھان أسۍ بیالجِس منٛز بیالجِیس منٛز چھِ وٕچھان أسۍ یہِ مطلب تتھ منٛز چھِ اِنسان کے بارے منٛز مطلب جانورٕن بارے منٛز مطلب جانور کُس کیٛاہ چھُ کیُتھ چھُ باسان مطلب وارِیاہ جانور چھِ یِوان لبنہٕ دُنیاہس منٛز اَمہِ علاو چھِ بیٛاکھ چیٖز مطلب اِنسان بارے منٛز مطلب أسۍ چھِ وٕچھان مطلب کھٮ۪ن یُس چھُ آسان مطلب اِنسانس مطلب جِسمَس منٛز یہِ کِتھ پٲٹھۍ چھُ گژھان ہزم باقی یہِ چھِ خوٗن چھِ آسان یہِ کِتھ پٲٹھۍ چھِ دوران مطلب ترٛیش چٮ۪وان انسان مطلب یہِ کِتھ پٲٹھۍ چھِ ہزٕم گَژھان مطلب اِنسان چھُ کیٚنٛہہ چیٖز کھٮ۪وان مطلب تَتھ منٛز چھُ آسان وارِیاہ کیٚنٛہہ مطلب پرٛوڈکٹٕس چھِ مطلب نیوٗٹِرٛینٛٹ چھِ آسان تتھ منٛز چھِ آسان کاربوہیڈرٛیٹٕس باقی چیٖز چھِ اٮ۪نَے چھُ آسان پرٛوٹیٖن چھُ آسان یہِ چھِ مطلب چھِ اَسہِ مطلب وارِیاہ کیٚنٛہہ چیٖز وٕچھان مطلب اَتھ ساینسَس منٛز ساینسن کٔر وارِیاہ ترقی مطلب تُہۍ وٕچھِو مطلب زوٗنہِ پٮ۪ٹھ تہِ کھوٚت اِنسان مطلب باقی زوٗنہِ پٮ۪ٹھ کھوٚت اِنسان تتھ پٮ۪ٹھ پنٕنۍ قدم تِمن منٛز چھِ وارِیاہ کیٚنٛہہ چیٖز وارِیاہ کانٛہہ نفر مطلب یِمن ناو ونو أسۍ کلپنا چاولا چھِ مطلب یۄس گۄڈنِچ مطلب لیٚڈی چھِ یۄس کھٔژمٕژ چھِ سِپیسَس پٮ۪ٹھ تَمہِ پتہٕ چھِ نیٖل آرمسٕٹرٛانٛگ تَمہِ پتہٕ چھِ أسۍ وٕچھان فِزیٖکٕس فِزیٖکٕس چھُ سُہ برٛانٛچ ساینسُک یَتھ منٛز أسۍ مطلب فِزی مطلب مطلب وقت مطلب چھُ مطلب أسۍ چھِ وٕچھان مطلب کِتھ پٲٹھۍ درٛاو کِتھ پٲٹھۍ آو مطلب باقٕے یہِ مطلب أسۍ چھُ کانٛہہ چیٖز بناوان مطلب سُہ کِتھ پٲٹھۍ بناوو تَتھ منٛز کِم کِم چیٖز چھِ باقٕے چیٖز کیٛاہ چھِ تَتھ غرض چھُ مےٚ ونٛنس مطلب کیٚنٛہہ مطلب ساینس چھُ مطلب یہِ چھُ وارِیاہ مطلب واسٹ مطلب اتھ منٛز اَژنہٕ خٲطرٕ چھُ وارِیاہ کیٚنٛہہ چیٖز پٮ۪وان کَرٕنۍ مطلب وٕچھِنۍ باقٕے چیٖز یوٚتام نہٕ اِنسان مطلب ساینسَس انٛدر اَژِ مطلب ساینسس سَنہِ توٚتام ہیٚکہِ نہٕ سُہ مطلب توٚتام ہیٚکہِ نہٕ سُہ زیادٕ مطلب برٛونٹھ پٔکِتھ کیٚنٛہہ البتہ ساینسَس چھُ مطلب ییٚتہِ وارِیاہ کیٚنٛہہ مطلب أسۍ چھِ وارِیاہ نالیج کَران اَتھ منٛز یوٗز باقٕے چیٖز چھِ کَران أسۍ چھِ اَمہِ پتہٕ وٕچھان مطلب زالجی چھُ آسان باٹنی چھُ آسان باٹنی چھُ آسان مطلب سُہ سُہ برٛانٛچ گوٚو ساینسُک منٛز أسۍ پٕلانٛٹٕس چھِ پران مطلب پٕلانٛٹٕس رِلیٹڈ چھِ پَران مطلب کُلۍ کیٛاہ چھِ أمِس کیٛاہ گرٛوتھ چھےٚ مطلب أمِس کیٛاہ سٮ۪نٹِمیٖٹر چھُ ہورٕ چھِ یَتھ وٕچھان زالجی زالجی منٛز چھِ أسۍ پَران اٮ۪نمٕل رِلیٹد مطلب کٔمِس نا کٔمِس شخصس مطلب کہِ کیٚمِس شخصس کیٛاہ ناو چھُ کٔمِس جانوَرس کیٛاہ ناو چھِ مطلب ڈفرنٛٹ ٹیپٕسہٕ مطلب تَتھ منٛز چھِ یِوان مطلب کُلۍ کٔٹۍ چھِ مطلب یِم آبس تل تہِ چھِ آسان مطلب یہِ تہِ چھُ اکھ ذٔریعہِ مطلب ساینسُک